اَلسَلام علیٚکُم وَعلیکُم اَلسَلام تُہۍ چھُو حظ مصباہ بہٕ چھَس یہِ مےٚ حظ چھُ میٚوٕ مےٚ اوس بوٗزمُت تُہۍ چھُو رَٹان اِتھ کٔنۍ میٚوٕ تُہۍ چھُو ڈیٖلر اسہِ حظ ٲسۍ گِلاس اۭں تہٕ أسۍ اسہِ ہمساے یتیٚن تہٕ تِموٕے اوسُکھ تۄہہِ کَرتانۍ کٕنمُت تٔمی حظ دیٚوت نَمونم دوٚپنم یِتھ کٔنۍ چھُ

اہن حظ اۭں اسہِ چھُ باغ چھُ اسہِ اسہِ چھِ گِلاس تَتھ ترٛین ژۄن کَنالن پٮ۪ٹھ حظ چھِ نَہ نَہ تِم حظ چھِ اصٕل حظ چھِ آمٕتۍ مےٚ پُوٚپ چھِ نیٖل چھِنہٕ کیٚنٛہہ آمِتۍ چھِ اصٕل پٔپی پٔپی چھِ چھِ گِلاس تہٕ اسہِ چھِ مِشِرۍ اہن حظ اۭں مِشِرۍ گِلاس تہِ چھِ ڈَبل تہِ چھِ مِشِرۍ تہِ چھِ وۄنۍ تَیار تہٕ ڈَبل تہِ چھِ تَیار اگر حظ تُہۍ ییٖہُو تُہۍ دیٖہو نظر تہٕ

نَہ یِم گَژھان نَہ اسہِ خراب تیٖتِس ٹایمس یِم گِلاسہٕ چھِنَہ حظ دۄن ژۄن دۄہن منٛز زیادٕ امہِ کھۄتہٕ زیادٕ پٔپۍ گَژھن نَہ یِمن چھِ جانور تہِ کھٮ۪وان یِم گَژھان خراب پتہٕ نَہ تُہۍ ؤنِو حظ تہٕ تُہۍ کَر یِیُو تہٕ تیٖتِس ٹایمس گَژھان نَہ حظ یِم خراب بیٚیہِ چھُ بیٚیہِ تہِ مےٚ میٚوٕ ا گر تُہۍ سُہ تہِ یژِھیٚو ہیٚون تہٕ یہِ حظ چھُ یَتتھٕے نزدیٖکھٕے حظ چھُو یُن گانٛدربلٕے چھُو یُن آ اۭں ایٚکوریٹ ٹھیٖک حظ ہیرِ رَژھ کھنٛڈ ہیٚورٕے پَہن تٔتنسٕے حظ تُہۍ ؤنِو حظ تُہۍ تُہۍ ؤنِو تُہۍ کیاہ چھُو وَنان ریٹہٕ ہُنٛد تہٕ تَمے حِساب حظ پتہٕ وُچھُو پتہٕ کیاہ کَرَو اَدٕ حظ ٹھیٖک حظ چھُ تہٕ توتہِ کیاہ چھُ تۄہہِ باسان تُہۍ کیاہ چھُو دِوان باقٕین حظ اہن حظ اسہ حظ چھِ زٕ زٕ قٕسم چھِنَہ مےٚ

ٹھیٖک ٹھیٖک حظ چھُ تہٕ مگر تُہۍ ؤنِو مےٚ تۄتہِ پننہِ حِساب کیاہ چھُو تُہۍ ڈَبس دِوان حظ ریٹ مِشِرۍ مِشِرۍ گِلاسَس کیاہ حظ چھُ مےٚ حظ چھُ اے وَن مال سُہ حظ چھُ اصٕل مطلب میٖٹھۍ تہِ چھِ تہٕ اصٕل تہٕ خراب تہِ چھُنہٕ گوٚمُت کیٚنٛہہ ٹھیٖک مال چھُ سُہ چھُنَہ حظ کَم گَژھان تُہۍ وچھُو حظ پانے لاگتھ کۭژاہ چھِ لَگان کُلیٚن دَوا وَوا چھُ پیٚوان پاہ پوٗشی چھِ پیٚوان

کَتیٚس چَلو ٹھیٖک حظ چھُ چَلو تُہۍ کَر حظ یِِیُِو تیٚلہِ